اگر أسۍ کَتھ کَرو ٲں میانہِ علاقٕچ ییٚتہِ بہٕ روزان چھَس ٲں گۄڈٕنیُک چیٖز چھُ کہِ ییٚتہِ چھِ ساروٕے کھۄتہٕ زیادٕ اَن ایٚمپٕلایمیٚنٛٹ واریاہ چھِ ٲں مطلب پَریشان گٔمٕتۍ اَکھ یوتاہ مطلب ڈِگری کٔرۍ کٔرۍ مطلب ییٚتہِ چھِ ڈِفریٚنٛٹہٕ ٲں یِمَن ٲں فیٖلڈَن منٛز ڈِگری کٔرۍ کٔرۍ لوٗکھ بیکار مطلب حالانٛکہِ گورمیٚنٛٹَس پَزِ اَمہِ خٲطرٕ کانٛہہ اِنِشیٹِو تُلُن کہِ ٲں جابٕس پرٛووَایڈ کَرٕنۍ یہِ چھِ اَکھ چیٖز ییٚمہِ سۭتۍ کہِ کرٛایِم چھِ گَژھان زیادٕ تہِ کیازکہِ یَپٲرۍ چھَنہٕ اِنکَم کِہیٖنۍ تِم چھِ مَجبوٗر کُنہِ غلط کامہِ منٛز مطلب مُبتلا گَژھنَس منٛز ٲں بیٚیہِ بیاکھ چیٖز چھُ کہِ پَتہٕ چھِ گژھان مطلب ذہنی پریشٲنی اِنسانَس ییٚمہِ سۭتۍ ییٚمہِ سۭتۍ کہِ تِم ڈرٛگسَن منٛز اِنوَالُو چھِ گَژھان یا باقیَن غَلَط چیٖزَن منٛز اِنوَالُو چھِ گَژھان ییٚلہِ نہٕ یَپٲرۍ پونٛسہٕ ٲسۍ تِم چھِ مَجبوٗر مطلب ژوٗر کَرنہٕ خٲطرٕ ٲں ژوٗر کَرنہٕ خٲطرٕ مطلب ٲں ییٚلہِ تِم ژوٗر کَرَن تیٚلے مِلہِ مِلہِ تِمَن پونٛسہٕ یَپٲرۍ چھِ اَن ایٚمپلایمیٚنٛٹ یا بیٛاکھ چیٖز چھِ کہِ غریٖبی تہِ چھِ واریاہ ماران اِنسانَس ٲں اگر أسۍ کَتھ کَرو سٲنِس علاقَس منٛز ییٚتہِ چھُ مطلب دۄنوَے غریٖب تہِ تہٕ اَمیٖر تہِ اگر أسۍ کَتھ کَرو وۄنۍ یِمَن ٲں غریٖبَن ہِنٛز یِمَن چھِ مطلب یِم چھِ یِوان کَنسِڈَر کَرنہٕ ایز مطلب